یِتھٕ کٔنۍ زَن اَسہِ پَتاہ چھُ یہِ کَشمیٖری لَنٛگویج چھِ امیُک آرجَن چھُ ڈارڈِک لَنٛگویج ہُنٛد تہٕ یہِ چھِ پرِٛڈا یہِ چھِ گٲمٕژ زیادٕ مَشہوٗر کتھ اِنڈو آریَنَس مَنٛز تہٕ یۅس ہَسا یہِ کَشمیٖری لَنٛگویج چھِ یہِ چھِ اکھ مِکسٕڈ لَنٛگویج اتھ مَنٛز چھ واریاہَن لَنٛگویجَن ہُنٛد اہم رول اَدا آمُت کَرنہٕ فار ایٚگزامپٕل اتھ مَنٛز چھُ آمُت سَنسکرتٕکۍ وٲڈ تہِ چھِ اَتھ مَنٛز آمٕتۍ ایٚڈ کَرنہٕ پَنجابی وٲڈ تہِ پٔرشنٕکۍ وٲڈ تہِ چھِ آمٕتۍ اتھ مَنٛز ایٚڈ کَرنہٕ تہٕ یۅس ہَسا اتھ چینٛج چھِ اَسہِ لَبنہٕ یِوان کَشمیٖری یتھ کَشمیٖری لَنٛگویج مَنٛز سۄ چھِ یہِ یعنی کہِ زَن یۅس کَشمیٖر لَنٛگویج چھِ اَز یۅس أسۍ کَشمیٖری بولان چھِ سۄ چھِ أسۍ بولان سۄ چھِنہٕ أسۍ پرٛاپَرلی اصٕل پٲٹھۍ بولان کَشمیٖری کیٚنٛہہ تَتھ مَنٛز چھِ أسۍ ایٚڈ آسان وٲڈ کٔرمٕتۍ اِنٛگلِشٕکۍ وٲڈ تہٕ اردُوِک وٲڈ تہِ چھِ آسان آسان تَتھ مَنٛز ایٚڈ کٔرمٕتۍ یِتھٕ کٔنۍ زَن اَسہِ برٛونٛہہ کالہِ چھِ ٲسمٕتۍ سٲنۍ وَنان آبَس وٲنۍ تہٕ اَزٕ چھِ أسۍ وَنان آب یہِ آب چھُ پٔرش یہِ چھُ آب چھُ پرشَن وٲڈ تہٕ یِتھٕ کٔنۍ باقٕے فار ایٚگزامپٕل أسۍ وَنو یہِ کاپی دِ یوٗرۍ أسۍ چھِ وَنان کاپی أسۍ چھِ نہٕ وَنان اَتھ مَطلَب اتھ اصلی وٲڈ کٲپی چھِنہٕ أسۍ وَنان کیٚنٛہہ یِتھٕ کٔنۍ أسۍ وَنان چھِ بیٛاکھ چیٖز چھُ سُہ أسۍ چھِ وَنان یہِ پیٚن دِ یوٗرۍ یہِ پیٚن دِ یوٗرۍ تہٕ أسۍ چھِ امیُک اصلی اصلی پٲٹھۍ چھ یہِ پیٚن پیٚنَس چھِ وَنان اصلی پٲٹھۍ قَلَم یِتھٕ کٔنۍ زَن أسۍ چھِ وَنان سوٚکوٗل سوٚکوٗل سوٚکوٗلَس چھِ ٲسمٕتۍ وَنان برٛونٛہہ کالہِ مَدرَسہٕ تہٕ یِمے یِمے چینٛجِز چھِ اتھ سانہِ کِشمیٖری لا زَبانہِ مِنٛز لَبنہٕ یِوان